السلام علیکم ورحمۃ اللہ وَبَرَکاتُہ أسۍ ہَسہَ چھِ بٔرتھ ڈے یِتھ کنۍ کران سلبریٹ کہِ أسۍ چھِ کیک ویک اَنان بیکری وٲلِس نِش چھِ أسۍ کیک اَنان پَتہِ چھِ أسۍ سُہ گَرٕ نِوان بیٚیہِ چھِ أسۍ کُٹھ وُٹھ سَجاوان اصل پٲٹھۍ تَتھ چھِ أسۍ لَگاوان حیٚپی بٔرتھ ڈے یہِ ناو آسہِ پتہٕ لیٚکھان سُہ ناو بیٚیہِ چھِ أسۍ کیکَس لیٚکھناوان ناو مَناوان چھِ أسۍ برتھ ڈے گَرٕ تہٕ بیٚیہِ چھِ سٲری فرنٛڑ آسان اَسہِ اکسٕے جایہِ یمہِ ساتہٕ بٔرتھ ڈے چھُ آسان تِم چھِ پَتہٕ دِوان وَنان پَتہِ مان ژٕ اَکھ ایٚنتھَم اَکھ وَنان حیٚپی بٔرتھ ڈے ٹو یو تہٕ مَناوان چھِ أسۍ بٔرتھ ڈے کیک ویک چھِ أسۍ ژَٹان بیٚیہِ چھِ أسۍ فرنٛڑن أڑہن أڑہن دِوان تہٕ بیٚیہِ ہَسا وَنہٕ بہٕ تۄہہِ فیملی ہنٛز اکھ ایٚکٕسپیٖریَنسا ییٚلہِ مان ژِ اسہِ بٔرتھ ڈے ٲسۍ مَناوان گَرِ کُٹھِس مَنٛز سٲنۍ دوس ٲسۍ یِم مےٚ دوس ٲسۍ تم ٲسۍ کریٚکہِ دِوان تہٕ اَتہِ ہَسا کھوٚت اَچانَک مول دوٚپُن ہے یہِ اوس خَتمہٕ کُٹھ اَتہِ کیاز بَنووٕ تۄہہِ بٔرتھ ڈے تٔمۍ ہَسا کٔر خَطَرناک بےعِزتی تٔمۍ ژھُن کیک ویک چھکرٲیتھ تمۍ ژھُن کیکٕے دٲرِتھ اَسہِ ہَسا گوٚو واریاہ مُشکِل پَننہِ جایہِ تمہِ ساتہٕ تہٕ یِہے فیملی مَنٛزچھِ اَسہِ یِہے ایٚکٕسپیریَنٕس روٗزمٕژ کہِ فیملی کٔر واریاہ زیادٕ بے عزتی دوٚپُکھ ہے تُہۍ کیاہ اَتہِ کَران ونکیٚن کریٚکہٕ دِوان تمہِ ساتَن اوس شام ٹایِم اَسہِ سا مَنوو سُہ رٲژ سٕنٛزِ بَہہِ بَجہِ پَتے بٔرتھ ڈے تہٕ مَگَر اَسہِ آو واریاہ مَزٕ پَننٮ۪ن دوستَن بٔرتھ ڈے مَناونَس تہٕ تمہِ پَتہِ گٔے کٲم مےٚ ہَسا چھِ یہِ ایٚکِسپیریَنٕس روٗزمٕژ بٔرتھ ڈے یَس مَنٛز اَگَر ہَسا کٲنٛسہِ بٔرتھ ڈے آسہِ مَناوُن سُہ کٔرِنۍ پَننٮ۪ن دوستَن اِنوَیِٹ سارنٕے اصل پٲٹھۍ تِم ژٔٹِن کیک ویک بیٚیہِ چھِ دِوان بیٚیہِ چھِ دِوان دوس اَکھ أکِس پارٹی بیٚیہِ چھِ یِم دوس آسان تم چھِ دِوان گِفٹہٕ بہٕ وَنو تۄہہِ مَطلَب مےٚ اوس اوترٕ بٔرتھ ڈے تہٕ مےٚ ہَسا آے دوس سٲری أکۍ ہَسا اوس مےٚ اوٚنمُت آیۍ فون بیٚکۍ ہَسا ٲسۍ مےٚ أنمٕژ سماٹ واچ تہٕ مےٚ کۄرُکھ واریاہ زیادٕ گِفٹہٕ تَتھ مَنز تہٕ تِم دوس ٲسۍ مےٚ سٲری تِم چھِ مےٚ خاص دوس سماٹ واچ أنۍ أکۍ آیۍ فون ٹُویٚل پرو میٚکس اوس مےٚ اوٚنمُت تٔمِس چھُ ناو مُومن مُشتاق تٔمۍ اوس مےٚ اوٚمُت آیۍ فون ٹُویٚل پرو میٚکس بیٚکِس چھُ ناو آمِر شوکَت گَنایی تٔمۍ ہَسا ٲسۍ مےٚ أنمٕژ سماٹ واچ سۄ ہَسا ٲسۍ تٔمۍ أنمٕژ دۄیِہ ترٕٛہن ساسَن تہٕ یِمو کوٚر مےٚ یہِ گِفٹہٕ تمہِ پَتہٕ مَطلَب یُتھے أسۍ وۄنۍ بٔرتھ ڈے ٲسۍ مَناوان أسۍ ژاے امہِ پَتہٕ گۄڈِ مَنٲو اَسہِ نٮ۪برٕ بٔرتھ ڈے ریٚسٹورنٹَس مَنٛز یُتھے ہَسا بہٕ یہِ مےٚ ٲسۍ نہٕ پاے واے یِمو آسہِ کینٛہہ تھومُت اَتہِ تَیار ریٚڈی مَگَر مےٚ ٲسۍ نہٕ ٹوٹَل پاے مےٚ ہَسا دۄپَکھ یِتھ کنۍ وات ژٕ یَتھ جایہِ بہٕ ہَسا ووتُس اَتھ جایہِ کٲم یُتھے بہٕ ووتُس اور تہٕ اَتہٕ ہَسا وُچھ مےٚ یِمو اوس کیک ویک تھومُت ٹیبلَس پٮ۪ٹھ یِمو اوس تھومُت کَمرٕ سَجٲیِتھ زَبردَست آیہِ مےٚ ہَسا آو واریاہ مَزٕ ییٚلہِ بہٕ اور ژاوُس مےٚ دوٚپ مےٚ ہَسا گٔے حٲرانی مےٚ دوٚپ یہِ کیٛاہ دٔلیل اَتہِ ہَسا اوس نوٚوٕے حِسابہ یُتھے بہٕ اَندَر ژاوُس مَگَر یِمو ہَسا لَگوو مےٚ بٕتھس ہہُ سُنو سُپرے مےٚ آو نہٕ سَمجی پَتہِ گۄڈٕ دِتُکھ مےٚ أچھَن یِمو ہَسا مےٚ أچھَن پٮ۪ٹھ اَتھٕ گۄڈٕ یِمو وون نہٕ مےٚ گۄڈے اَچانکَس مَنٛز وون مےٚ یِمو أچھ تراو یَلہٕ تہٕ ییٚلہِ ہَسا مےٚ وُچھ اَتہِ اوس میون بٔرتھ ڈے ریٚڈی گوٚمُت تہٕ امہِ پَتہٕ ژوٚٹ اَسہِ کیک اصل پٲٹھۍ تہٕ فرنڈسَن اَسہِ کوٚر ایٚنجاے ویٚنجاے یِمو موٚتھ کیک مےٚ بٕتھِس مےٚ سا اوس نہٕ اَتھِ یِوان کِہیٖنۍ امہِ پَتہٕ یُس بٔرتھ ڈے ؤرتھ ڈے مان ژٕ کیک ویک ژوٚٹ اَسہِ تہٕ تمہِ پَتہٕ ہَسا ژٲنۍ أسۍ یِمو ہوٹلَس مَنٛز پارٹی وارٹی دِژ مےٚ یِمَن اصل پٲٹھۍ خان ریٚسٹورنٹ اوس تَتھ ناو تہٕ مےٚ ہَسا دِژ یِمَن پارٹی اصل پٲٹھۍ تہٕ یِمو کھے پارٹی اصل پٲٹھۍ تہٕ امہ پَتہٕ ہَسا آے وٲر گِفٹہِ دِنٕچ مےٚ ہَسا اوس نہٕ سوٗنچمُتٕے کٲنٛسہِ آسہِ گِفٹہِ اۄنمُت مَگَر یُتھے ہَسا بہٕ اَندَر ژاوُس واپَس ہوٹلَس مَنٛز ییٚتہِ ہَسا بٔرتھ ڈے روٗم اوس یُتھے ہَسا بہٕ اور اَندَر ژاوُس گۄڈٕنیٚتھٕے آو مومِن مُشتاق یُس مےٚ کلوز فرنڈ چھُ امۍ ہَسا اوس آیۍ فون ٹُویٚل پرو میٚکس اوٚنمُت میانہِ خٲطرٕ یِنہٕ مےٚ سوٗنٛچمُتٕے اوس تہٕ یُتھے مےٚ وُچٔھ مےٚ ہَسا گوٚو پَننہِ جایہِ پرَوُڈ فیٖل مےٚ دۄپ ہے نا یِتھ تہٕ چھِ مےٚ دوس یِمو ہَسا اوٚن مےٚ آیۍ فون اتہِ گٔے مےٚ دوپ بَس یُتٕے چھُ گِفٹہِ پَتہِ ہَسا آو بیاکھ فرنڈ آمِر شوکَت أمۍ ہَسا ٲسۍ دۄیِہ ترٕٛہن ساسَن أنۍ مٕژ مےٚ سماٹ واچ یُتھے مےٚ امۍ نَرِ لٲج یہِ مےٚ ہَسا بیوٹھ نہٕ گۄڈٕ کِہیٖنۍ مےٚ دوٚپ ہے یہِ چھُ ٲکھتٕے وَنان یہِ چھُ اَپُز وَنان تہٕ پَتہِ یُتھے مےٚ أمۍ بِل وِل ہٲو تہٕ بیوٗٹھ مےٚ پَتہِ أمۍ سُنٛد تہٕ مَگَر اَسہِ ہَسا آو واریاہ مَزٕ فیملی مَنٛز گٔے یِہے اَسہِ مَنایو بیاکھ بٔرتھ ڈے گَرِ اورٕ کھٔتۍ گَرِکۍ اَسہِ پے چوب دۄپُکھ ہے تۄہہ کیاہ چھِو وِنکٮ۪ن کریٚکہٕ دِوان پے سارنی چوب وۄنۍ چھُس بہٕ یی کران اپیٖل اگر کٲنٛسہِ بٔرتھ ڈے آسہِ مَناوُن سُہ نہ سا بَنایہِ نہٕ گَرٕ بٔرتھ ڈے ؤرتھ ڈے کہیٖنۍ گَرِ ہَسا چھِ گَژھان پرابلَم سُہ بَنٲیِن گَرِ نٮ۪برٕ کَنۍ بٔرتھ ڈے تہٕ تمہِ سۭتۍ چھُ گَژھان نہ چھُ فیملی پٮ۪ٹھ پیٚوان اَثَر اَگَر سُہ شور تہِ کَرِ اَگَر گَرِ نٮ۪برٕ کَنۍ شور تہِ کَرِ سُہ اَثَر پیٚیہِ نہٕ کٕہٕنۍ ہیٚکہ نہٕ ؤنِتھ کٕہٕنۍ تہِ مےٚ ہَسا چھُ مَزِ یِوان گَرِ چھنہٕ بہران مَطلِب کریٚکھ ویکھ دِنَس یا وِش کَرنَس اَصل پٲٹھۍ بٔرتھ ڈے کہیٖنۍ میٲنۍ چھِ یِہے ایٚکٕسپیٖریَنٕس روٗزمٕژ بٔرتھ ڈے یَس مُطٲبِق یا فیملی مَنٛز چھِ ویٚڈِنٛگ آسان ویٚڈِنٛگ گٔے اکھ سوال تَتھ چھِ آسان سٲری گَرِکۍ ساتَس اگر ویٚڈِنٛگ آسہِ تَتھ پٮ۪ٹھ اَگَر کریٚکہٕ تہٕ دِمو تَتھ چھَنہٕ پریشٲنی آسان کہیٖنۍ تہٕ میٲنۍ چھِ یِہے ایٚکٕسپیٖریَنٕس فیملی گَرِ گرِ گَژھہِ نہٕ بٔرتھ ڈے ؤرتھ ڈے مَناوُن یہِ گَژھِ مَناوُن فیملی نٮ۪برٕ کَنۍ بٔرتھ ڈے آرام سان نہَ پریشٲنی نہَ کینٛہہ دراو گَرِ نٮ۪بَر دوس تُلۍ سۭتۍ خَرچہ ورچہ آسان یِمنٕے گَژھِ خَرچی کَڑٕنۍ کیاز امہ دۄہ چھُ خوشی ہُنٛد آسان یہِ گَژھِ یِمنٕے یہِ چھُ آسان دوستَن اصلی یہِ چھُنہٕ آسان پانَس کہینۍ یہِ ہَسا چھُ یُس بٔرتھ ڈے چھُ أسۍ ہَسا چھِ مَناوان یہِ خوشی سان مَگَر اکھ چیز گَژھِ سونٛچُن یہِ ہَسا چھُ اَکھ ؤری گَژھان کَم اِنسانَس گَژھان اَکھ ؤری کَم تٔمِس چھُ شَخ نَسا مےٚ چھِ خُوشی مگر سُہ حظ چھُنہِ گَژھان خوشی برابر یہِ چھُ آسان اکھ ؤری گَژھان اِنسانَس وٲنٛس کَم اِسلیے پَزِ وۄنۍ یہِ چھُ وۄنۍ دُنیا یِتھے یہِ چھُ دُنیا تاونٕے تہٕ وۄنۍ پَزِ خوشی توتہِ خُوشی مَناوٕنۍ آرام سان یہِ چھُ دُنیا تاون وۄنۍ گَژھِ آرام سان گَرے مَناوٕنۍ خوشی ٹیٚنشَن ویٚنشَن روٚستٕے بیٚیہِ گَرِ کوٚر نہٕ بٔرتھ ڈے سیٚلبریٹ کہیٖنۍ یہِ ہَسا کوٚر نٮ۪برٕ کَنے ہوٹلَس ریٚسٹورنٹَس مَنٛز یہِ ہَسا کوٚر ریٚسٹورنٹَس مَنٛز بٔرتھ ڈے سیلبریٹ آرام سان ژوٚٹ کیک ویک یا کیک اوٚن بوٚڑ پَہنَتھ پانٛژَن ٲٹھَن ساسَن ہُنٛد بیٚیہِ دِژ دوستَن دوستَن دِژ آرام سان پارٹیا وارٹیا اصل پٲٹھۍ تہٕ مےٚ ہَسا آو واریاہ مَزٕ ییٚلہِ مےٚ بٔرتھ ڈے اوس واریاہ زیادِ مَزٕ مےٚ ٲسۍ سٲری دوس آرام سان دِژ مےٚ یِمَن پارٹی لَگ بگ پارٹی دِژ مےٚ یِمَن وُہَن ترٕہَن ساسَن ہِنٛز آرام سان اَسہِ ہَسا کھے بَریٲنی اَسہِ ہَسا کھے موموز چِکَن چِکَن کانتی بیٚیہِ ہَسا چے اَسہِ شیک بیٚنیٚنا شیک چیٚو اَسہِ اَسہِ آو واریاہ مَزِ پٮ۪ٹھٕ ٲسۍ تھوڑا گَرَم اوس تھوڑا مان ژٕ گَرمَس مَنٛز آو شیک چَیٚنَس واریاہ زیادِ مَزِ اِسلیے چھُس بہٕ گُزٲرِش کَران بٔرتھ ڈے گَژھِ اصل پٲٹھۍ مَناوُن بییٚہِ گَژھِ گَرِ نٮ۪برٕ کَنۍ مَناوُن آرام سان باقٕے وَسَلام